مےٚ چھِ پانٛژھ ڈیٹ یاد اکوُہ مارٕچ چھُ نوروز پٕنٛژٕ ڈٮ۪سمبر چھُ کرسمس زٕ اکتوٗبر چھُ گاندی جٮ۪ینتی پانٛژھ جوٗن چھُ اٮ۪نوارامینٹل ڈے پانٛژھ سپٹمبر چھُ ٹیٖچٲرٕس ڈے